یِنہٕ والٮ۪ن نٔسلَن چھُ میون یوٚہَے صلاح مَشوَر کہِ تِم مہ ترٛٲیِنۍ ایٚگرِکَلچَر پَتھر کینٛہہ کیٛازِکہِ أسۍ سٲری ذات چھِ أتھۍ پٮ۪ٹھ پَلان اَسہِ پَزِ یہِ برونٛٹھ کُن پَکناوُن کیٛازِکہِ سانہِ خٲطرٕ چھُ روزگار یا سون غذا ہرکینٛہہ چھُ أتھۍ پٮ۪ٹھ مُشتَمِل اَمہِ برونٛٹھ اَسہِ پَزِ وۄنۍ کینٛہہ ایٚڈوانٕسمینٛٹ اَنٕنۍ اَتھ منٛز مِشیٖن پزٮ۪ن یوٗز کَرنہِ رٕژٕ رٕژٕ کھادٕ پَزٮ۪ن یوٗز کَرنہِ ییٚمہِ سۭتۍ نہٕ فصلَس گژھِ نۄقصان تِم تِم چیٖز گژھن اَسہِ دوٗر تھاوٕنۍ فصلَس نِش بیٚیہِ گژھِ اَسہِ بیٚیہِ گژھِ ایٚگرِکَلچَر بَڑاوُن کیٛازِکہِ سون ہر کینٛہہ چھُ أتھۍ پٮ۪ٹھ بیٚیہِ گژھِ تَتٮ۪ن بَناوُن ایگرِکَلچَر لینٛڈ گژھِ تتٮ۪ن آسُن بیٚیہِ ییٚتٮ۪ن ییٚتٮ۪ن نہٕ فیکٹِرٛی آسن کینٛہہ اِنڈَسٹِرٛی آسن نہٕ کینٛہہ یَپٲرۍ نہٕ روڈ ووڈ آسن زیادٕ کینٛہہ یۄس زٔمیٖن بیٚیہِ آبَس نزدیٖک آسہِ تَتٮ۪ن گژھِ ایٚگرِکَلچَر بَناوُن تہٕ اَسہِ پَزِ پوٗرٕ محنت سان فصلَس دھیان تھاوُن تہٕ سُہ فصل چھُ پَتہٕ اَسہِ روزگار دِوان اَسہِ پَزِ وَقتَن وَقتَن تَتھ دَوا کَرُن آب دیُن باقیَن چیٖزَن ہُںٛد خیال تھاوُن موسمُک تہِ خاص خیال تھاوُن ایٚگرِکَلچَر چھُ ہَر کٲنٛسہِ زِندٕ زُوَس خٲطرٕ ضروٗرۍ تہٕ اِسلیے ایٚگرِکَلچَر گژھِ برونٛٹھ کُن پَکناوُن یُس یِنہٕ واجٮ۪ن نٔسٕل سٲنۍ چھِ یِم سٲنۍ شُرۍ چھِ نٔے نٔے یِمَن گژھِ اَتھ کُن اَمِچ جانکٲری دِنۍ بیٚیہِ اگر کُنہِ جاے ایٚگرِکَلچَر نوٚو آسہِ سٹاٹ کَرُن تَتٮ۪ن پَزِ اَسہِ گۄڈٕ زٔمیٖنَس ٹیسٹ کَرُن کہِ یَتھ منٛز وۄپدیا کینٛہہ کِنہٕ کِہیٖنۍ نہٕ